ہٮ۪لو السلامُ علیکُم تُہۍ چھُو حظ قاسِم پٮ۪ٹھ تۄہہِ حظ ٲسُو راتھ اَلٹرٛا ساوُنٛڈٕ خٲطرٕ ییٚتہِ نمبَر روٚٹمُت تۄہہِ اوسوُ یُٹرٮ۪س اَلٹرٛا ساوُنٛڈ اَمہِ خٲطرٕ وٲتۍزیو تُہۍ صُبحَس ساڑٕ داہ بَجے آدٕ حظ آدٕ حظ